اَسلام علیکُم چھُوا ڈاکٹر صٲب اَہَن حظ ٹھیٖکٕے چھُ تُہۍ چھِو تُہۍ چھُوا ڈاکٹر صٲب دَنٛدَس چھُ مےٚ تکلیٖف دَنٛدَس چھُ مےٚ دود وۄنۍ یِما بہٕ ژےٚ نِش ژٕ کَمہِ دۄہ چھُکھ بیٚہن ڈا اَتہِ وانَس پٮ۪ٹھ چون ہا ییٚتی ہمساے ییٚتھٕے ہَمساے باے تیٚلہِ گوٚو یہِ یہِ ٲس گژھان أمِس نِش ژےٚ نِش یِوان تہٕ پَتہٕ ووٚن مےٚ اَمی ییٚلہِ بہٕ اَرسَر ٲسٕس کَران أمۍ دوٚپ پَتہٕ ژٕ گژھِ فَلٲنی یہِ ڈاکٹرَس نِش اَتھ چھِ دَنٛدَس کیوٚم لوگمُت اَتھ چھِ کِلۍ ہِی لَگن سارنٕے دَنٛدَن

تٔمۍ دوٚپ تٔمۍ دوٚپٮ۪و ژٕ کڈُن یہِ مگر مےٚ ہیوٚک نہٕ کٔڈِتھ کیٚنٛہہ یہِ ما چھِ اِنفٮ۪کشَن پھہلیٛومُت ژٕ دِ مےٚ ایڈرَس بہٕ کوٚتَن واتہٕ لگے ؤنٛدتِتھ چلو پرٛیویٹ چھِوا تُہۍ کِلنک چھُوا بیٚہن ژٕ وَن تہٕ مےٚ ژٕ کوٗتاہ ہٮ۪کھ دَنٛد کَڈنَس نہَ نہَ حظ توٚتَن وٲتِتھٕے گژھان پَتہٕ غلط بٕے غریٖب چھُس آ صفٲیی تہِ چھِم کَرٕنۍ بیٚیہِ یہِ ہسا چھُ مےٚ پۅنٛسہٕ أکِس بیٚیِس ہیٚون اَدٕ چھُ مےٚ گۄڈٕ گاڑِ کھسُن پَتہٕ ژےٚ نِش واتُن نہَ نہَ نہَ نہَ بہٕ زَنہٕ آیَس ہُتھٕے کٔنٮ۪تھ یہِ ہَسا یہِ پرٛیویٹ بغٲرٕے ژےٚ نِش ژٕ کَتہِ چھُکھ آسان اگر پَنُن فون نمبر دِیہِ ہاکھ دپہاکھ یا سا یہِ کوٚتَن یِمہٕ بہٕ بہٕ واتہٕ ہا توٚتھٕے ژٕ کَتٮ۪ن آسکھ

تی چھَس بہٕ وَنان دَوا کھیوٚو مےٚ واریاہ دَگہِ دوا تہِ کھیوٚم انجکشن تہِ کَریوٚم ڈاکٹرَس نِش تہِ گٔیَس تٔمۍ توٚچھ مےٚ اَتھ آو مےٚ رَتھ تٔمۍ ہیوٚک نہٕ پَتہٕ اَتھ کِہیٖنٛۍ کٔرِتھ پَتہٕ ہیوٚت مےٚ تَتہِ وَدُن نہَ دَگ ہَے چھَس راتَس چھَس زیادٕ کَرَن دۄہَس چھَس آسان ییٚمہِ کَمٕے پہَن اَچھا تیٚلہِ کَر مےٚ چھا مےٚ چھا یُن چٲنسٕے کٕلنِکَس پٮ۪ٹھ دَوا اَننہِ وۄنۍ گوٚژھ نہٕ آ اَتہِ گوٚژھ نہٕ پٮ۪ون اَتھ بیٚیہِ اِنجکشَن کَرُن مےٚ چھُنا گژھان مُشکِل تیٚلہِ کَرے تیٚلہِ کَرے بہٕ تیٚلہِ کَرے بہٕ فون تَمہِ ساتہٕ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ پَر وۅنۍ آسہِ ہَے خانٛدار خانٛدار چھُ مےٚ اَنُن سۭتۍ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ پَرواے تِتہِ کَر اَدٕ کیٛاہ دِیِو بِہِو تُہۍ تہِ خۄدایَس حَوال